اَگَرے اسۍ وُنکیٚن ڈیلی لایفہِ منٛز وُچھو یُس ہَسا اَکھ وومیٚن چھِ یہِ ہسا چھ أمِس ہَسا آیہِ بَرابَر اِکوَل رایٹٕس دِنہِ ونکیٚن چھِ وومیٚن پرٛٮ۪تھ کُنہِ منٛز یژھان بونٛٹھ پَکُن اور کوشِش تہِ چھِ کَران ونکیٚن چھِ اَگَر أسۍ وُچھو اَکھ زٔنۍ ہَسا چھِ سۄ ہسا چھِ پرٛٮ۪تھ کُنہِ منٛز بونٛٹھ اَگَر أسۍ ڈاکٹٲرٕس وچھو اِنجینیٲرٕس وُچھو پوٚیلاٹٕس وُچھو لیٚکچٲرٕس لیٚکچرارٕس وُچھو ونکیٚن ہَسا چھِ وومیٚن پرٮ۪تھ کُنہِ منٛز بونٛٹھ اَگَر أسۍ پَتھ کُن تَراوو نَظَر بۄنٹھ ٲسۍ نہٕ زیادٕ کورِ یِوان تعلیم دِنہٕ کیٚنٛہہ مَگَر اَگَر أسۍ ونکیٚن وُچھو ونکیٚن آیہِ نِیو نِیو پالسیز بَناونہٕ یتھ منٛز أکِس زَنہِ تہِ چھِ بَرابَر اِکوَل رایٹٕس دِنہٕ سو چھِ وُنکیٚن پَنٕنۍ ایٚجوکیشَن تہِ اَصٕل پٲٹھۍ بونٹھ ہیٚکان پَکنٲیِتھ اَگَر أسۍ وُنکیٚن کِس سوسایٹی منٛز وُچھو وُنکیٚن اِنڈِیا ہَس منٛز وُچھو ونکیٚن چھِ یِوان زیادٕ تَر یِم تہِ نِیو پالسیز چھِ یِوان کَرنہٕ تِم چھِ صِرف وومیٚن ایمپاوَرمیٚنٹ تِم ہَسا چھ یِوان أہنٛدے خٲطرٕ بَناونہٕ ونکیٚن چھِ یۄس گورمِنَٹ چھ سۄ چھِ واریاہ خَیال تھاوان أکِس وومیٚن ہُنٛد تِم چھِ واریاہ روز دِوان ٲہنٛدِس ایٚجوکیشن سِسٹَمَس پٮ۪ٹھ مَگَر یۄس ہَسا وومیٚن چھ سۄ تہِ چھِ واریاہ زیادٕ بونٛٹھ پَکان